مےٚ حظ کَرے ہٮ۪ڈ اینڈ شولڈر شیمپوٗ آڈر تَمہِ برونہہ ٲسٕس بہٕ کران گۄڈٕ بدل شَیمپوٗ یوٗز مَگر یُتھُے مےٚ ہیڈ اینڈ شولڈر شیمپوٗ آڈر کوٚر تَمہِ پَتہٕ یِتھُے مےٚ سُہ اِستعمال کوٚر تہٕ مےٚ ٲس تَمہِ برونہہ گژھان ہِیر فال یعنی مَس ژَلان واریاہ زیادٕ نیٖرِتھ تہٕ بیٚیہِ اوس مےٚ مَس سِلکی روزان کِہینۍ تہِ مَگر ینہٕ پٮ۪ٹھ مےٚ یہِ ہیڈ اینڈ شولڈر شمپوٗ آڈر کوٚر سُہ یوٗز کرنہٕ سۭتۍ گوٚو مےٚ ہِیر فال یُس مےٚ گژھان اوس یعنی مَس اوس ژَلان نیٖرِتھ سُہ رُکیو مےٚ سورُے تہٕ تَمہِ پَتہٕ گوٚو مےٚ سِلکی مَس تہِ یعنی اَصٕل روٗد مےٚ تَمہِ سۭتۍ مَس تہٕ تَمہِ سۭتۍ زیوٗٹھ زیوٗٹھ تہِ مےٚ مَس اَصٕل پٲٹھۍ تہٕ مےٚ باسیو سُہ ہیڈ اینڈ شولڈر شیمپوٗ واریاہ زیادٕ اَصٕل تہٕ بہٕ چھَس وَنان وۄنۍ کرٕ بہٕ ہر وِزِ یوٗز یِہوے ہیڈ اینڈ شولڈر شیمپوٗوَے تِکیازِ یہِ چھُ مستہٕ خٲطرٕ واریاہ اَصٕل روزان یعنی مےٚ باسیو یہِ چھُ واریاہ اَصٕل شیمپوٗ